اَسلامُ علیکُم اَہَن حظ یہِ چھا حظ لانچ ریسٹورنٛٹ مےٚ چھُ ناو نَرگِس بہٕ چھَس حظ تۄہہِ ڈیلی کَسٹَٕمَر بہٕ چھَس تۄہہِ نِش واریاہ قٕسمٕکۍ یم ڈِشِز نِوان یَتھ منٛز بہٕ زیادٕ تَر چھَس بَٹر چِکَن تۄہہِ نِش نِوان بیٚیہِ چِکَن کڑایی چھَس نِوان میٛون ایڈرَس اوسوٕ تۄہہِ تھوٚو نوٹ تھوٚومُت میٛون پرٛون ایڈرَس مگر وُنکٮ۪نَس چھَس بہٕ وۅنۍ چھِ مےٚ ایڈرَس پَنُن چینج کوٚرمُت مےٚ چھُ نوٚو ایڈرَس آ یُس زَن وُنکٮ۪نَس بیٚیِس ڈِس بیٚیِس سِٹی ما سِٹی کُن چھُ کے پی روڈ ہیٚور مَٹَن کُن چھِ مےٚ نوٚو ایڈرَس بہٕ چھَس چاہان کہِ تُہۍ تھٲوِو وۅنۍ یہِ نوٹ تہٕ مےٚ کٔرِو ڈِلیوَر فُڈ مےٚ چھِ وُنکٮ۪نَس فرٛایِڈ رایِس ضروٗرت تہٕ بیٚیہِ چھُ مےٚ تَتھ سۭتۍ بَٹَر چِکَن مےٚ چھُ ناو نَرگِس الطاف ییٚلہِ زَن میٛون پرٛون ایڈرَس اوس تُہٕنٛدِ لِسٹَس منٛز تھوٚومُت تَتھ اوس آ کھنہٕ بَل وُنکٮ۪نَس چھُنہٕ چھَس بہٕ وۅنۍ چھَس بہٕ نا بیٚیِس یَتھ جَگہٕ ہَس روزان وۅنۍ چھُ یِہَے میٛون ایڈرَس میٛون پرٛون ایڈرَس ژٔٹۍ زیٚو تہٕ میٛون نوٚو ایڈرَس تھٲوِزیٚو وۅنۍ نوٹ کٔرِتھ تہٕ پَنٕنِس لِسٹَس منٛز لیکھِ زیٚو میٛون نِیٛوٗ ایڈرَس چھُ مَٹَن مَٹَن کِہِربَل سایِڈَس یُس حظ گۄڈٕنٮ۪تھٕے ییٚتٮ۪ن مَنٛدر چھُ آ نِیر مَنٛدِر تٔتی حظ چھُ مےٚ نوٚو ریذِڈینٕس تہٕ میٛون ناو میٛون فون نمبر چھُ یی یَتھ پٮ۪ٹھ بہٕ وُنکٮ۪نَس فون چھَس کران چلو اللہ حافِظ